وعلیکُم سلامُ سَلام علیکُم آ ویکار صٲب اَچھا کٔرِو حظ حُکُم آ آ

آ اَہَن حظ آ ضروٗرت اوس اَسہِ دَوا مگر حظ دَوا گَژھِ آسُن اَتہِ گَژھِی ژےٚ ہِیوۍ بیٚیہِ وول یَتھ زٔمیٖنَس مگر اَصٕل پہمَتھ کھٔسِتھ ناو کُس کُس آسہِ ناو ما آسہِ پَتاہ تُہۍ کٔرِو حُکما کُس ناو چھُوتۄہہِ اتہِ یہِ مٲرۍ دَوا گژھِ آسُن اےٚ کالٹی ہُنٛد مےٚ گژھِ پژھتُن تہِ یہِ آ اَصٕل حظ اَصٕل گَژھِ آسُن سُہ حظ بنہِ پَتہٕ ساسَس سُہ بٔنِنۍ پانٛژھ ساسن مگر کٲم گژھِ کَرُن پَتہٕ ٹھیٖک آ بیٚیہِ چھِ مےٚ سا یَتھ ڈیمَس وُچھ مےٚ گَگر پانٛژھ ٲٹھ یِمَن خٲطرٕ گَژھِ مےٚ گَگر دَوا آسُن مگر

تیل حظ زن ترٛاوَو تِمے حظ یَتھ پھَلَس منٛز زن ترٛاوَو تِم ہے سُہ کۄکَر فیٖڈ چھُنا حظ آسان سُہ کۄکَر فیٖڈ کۄکَر فیٖڈ چھِنہٕ حظ آسان تَتھ منٛز ہٮ۪کو نہَ حظ یہِ دوا یوٗز کٔرِتھ کۄگر کھ۪وان زیادٕ یِم کۄکر فیٖڈٕے بہٕ حظ فارمَس تہِ کۄکَر دَہ باہ متے یِم گگر دَہ باہ مَتیمٕتۍ

بیٚیہِ گژھِ مےٚ یہِ یِم ژوٗنٛٹھۍ کُلٮ۪ن چھِ مےٚ ووٚتھمٕژ سِکیب یِمَن خٲطرٕ گَژھِ مےٚ آسُن تٮُ۪تھ تیٖل اوس مےٚ اویِل ضروٗرت یِمَن خٲطرٕ سُہ باغہٕ تہِ دَوا وَنان تَتھ باغہٕ تیٖل کُلۍ تیٖل سُہ گَژھِ اَکھ نمبر آسُن رۅپین دَہن باہَن لَچھَن چھُ مےٚ یِوان گژھان گاڈٕ باگٕنۍ اَچھا ہے اَتھ چھُنہٕ حظ یِوان بیٛاکھ سۅ باہ شَتھ رۄپیہِ لیٖٹر باہ شَتھ پنٛژاہ حظ اَز چھا کھوٚتمُت یہِ اَچھا